اَلسَلامُ علیکم وَعلیکُم السَلام ہےعبدُ السَلام چھا حظ ٹھیٖک آ اصٕل پٲٹھۍ تُہۍ چھُو حظ ٹھیٖک آ شُکُر تُہۍ چھُو حظ سٲلِم اَتہِ ٹھیٖک ہے مےٚ دوٚپ آز کَرو ژےٚ سۭتۍ کَتھہ مےٚ وَنتہ یہِ ماہِ رمضان تہِ ہیٚوتُن مۄکلُن ہیٚوتُن نا روزدار تہِ آسَکھ بیٖوٹھمُتٕے مےٚ چھُ ژےٚ پٮ۪ٹھ بوٗزمُت ژٕ چھُکھ نہٕ زٕہٲنۍ پھٕٹراوان روزٕ مےٚ ونتہٕ یہِ کیٛاہ پٕلانہ چھُے آ ضُروٗری ضُروٗری یہِ کیٛاہ پٕلانہ چھُے وۄنۍ عیٖدِ ہُنٛد بیٚیہِ یِمن شُریٚن وُریٚن ہُنٛد کٲشٕر پٲٹھۍ عیٖذ ویٖذ نیٚماز آ گۄڈٕ حظ پَرو آ گۄڈٕ گٔے نیٚماز ساروٕے کھۄتہٕ برٛۄنٛہہ گٔے نیٚماز

آ ٹھیٖک مےٚ ؤنتہٕ یہِ پَلو وَلو چھَا شُریٚن اَنان کِنہٕ یہِ چھُو تُہۍ بجہِ عیٖذے یوٗت اَنان آ گۄڈٕ گٔے گۄڈٕ حظ پَرو نیٚماز عیٖد گاہس منٛز پَرو رٔلِتھ پَرو نا حظ آ بیٚیہِ پتہٕ کیٚاہ پٕلانہ چھُو تۄہہِ مےٚ باسان کُن گَژھو چکرس کیٛاہ چھُو وَنان

ٹھیٖک ماہِ رمضانَس منٛز آسیٚو مزَے لوٚگمُت ناٹہ واٹہ آسنٔو کھیٚمٕژ ژوٚٹ کَتہِ چھُو اَنان ژوٚٹ چھُوا اَنان پننِسٕے گامَس منٛز کِنہٕ بیٚیہِ کُنہِ جایہِ چھُو گَژھان اننہِ

ژوٚٹ کَتہِ چھُو اَنان آچھا ییٚتی چھُوا اَنان ژوٚٹ مےٚ باسان تیٚلہِ کَرو آز کٲم اَکھ ژٕ نِمتھ بہٕ أکِس جایہِ أسۍ اَنو تٔتی ژوٚٹ بیٚیہِ دیاوناوے بہٕ ژے آف گَژھہِ نا اصٕل آ کٔرٕم نا اصٕل کَتھ وۄنۍ کٔژ ماہِ رمضانَس روٗدۍ لاسٹٕکۍ پٲنٛژ سَتھ دۄہ روٗدِس نا ہیٚوتُن مۄکلُن اَتھ گوٚو الوِداع مگر بہٕ وَنَے نا کَتھ اَکھ ییٚتھ ماہِ رمضانَس لوٚگٕے زبردست مَزٕ رُتُک مٔہیٖنہٕ روزدار بیٚوٹھہٕ کھا بَرابر کِنہٕ کُنہِ دۄہ کوٚرُتھ کیٚنٛہہ اورٕ یور آز چھُکھَہ روزدار اَتھ کر آ اِنشاء اللہ آ مےٚ ہا پھیرِ مگر رُ ماہِ رمضانُک زَبردست آ یِم چھِ آسان رٕتۍ دۄہ زبردست اَتھ منٛز چھُ خۄداے کَران معاف آ صحیٖح صحیٖح بیٚیہِ چھُ کھا ٹھیٖک آ آ أسۍ چھِ ٹھیٖک آ پتہٕ گَژھو أسۍ آرام سان چکرس بیٚیہِ نِمہوک شُرۍ وُرۍ

وَلہٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ بیٚہہ رۄبس حَوالہٕ اَلسَلامُ علیکُم